ہیٚلو اسلامُ علیکُم یُس اَسہِ تُہہِ راتھ تُہہِ نِش ترٛایو نہَ حظ سُہ قٲلیٖن تتھ حَظ بَرۍزیٚو اَصٕل کَلر گژھَن تتھ نیرٕنۍ پوش گژھَن تتھ اصٕل نیرٕنۍ مطلب یُس کَلر کمبِنیشن چھُ سُہ گژھِ تتھ واریاہ اَصٕل گژھٕنۍ چَلو جِناب ٹھِیٖک چھُ حظ